اسَلامُ علیکُم وعلیکُم اَسَلام اہَن حظ آ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک آ ؤنِو حظ آ شاپَس پٮ۪ٹھٕے چھِ کینٛہہ نہ حظ چھِ پَرواے اگر تُہۍ دُکانَس پٮ۪ٹھٕے یِیِو سُہ گژھِ زیادٕ بہتر پانہٕ وٕچھو یہِ چھِ آز چھِ اَکھ گرٛام گژھان شےٚ ساس رۄپیہِ آ تۄہہِ کیٛاہ اوس ضروٗرت بیٚیہِ ما کینٛہہ کینٛہہ چھُنہٕ پَرواے تُہۍ یِیِو یوٚتَس دُکانس پٮ۪ٹھ ییٚتنَس وٕچھو تُہۍ کٔرِو چیٖز پَسنٛد تۄہہِ کیٛاہ آسہِ پانَس کیُٚتھ تہٕ تَمہِ مُطابق نی زیو پَتہٕ ژےٚ آسہِ ییٚتیٚتھ ایویلیبٕل پرٮ۪تھ کینٛہہ نیٚک ہار چھِ رانی ہار چھِ موتی ہار چھِ باقٕے سَنڈے وَرٲے چھِ آسَان پرٮ۪تھ کانٛہہ دۄہ ییٚلَے دَہ ٹو سَتھ بَجے تام ریٹ چھِ أکِس گرٛامَس شےٚ ساس تٔمِس چھُ مطلب سُہ ڈِپینٛڈ کَران تُہۍ کِژ نِیِو تَتھ کیُٚتھ ویٹ آسہِ

تَمی حِسابہٕ ہیکِو تُہۍ

آ پانَے چھِ آسَان آ کۄلگامی چھ کۄلگامہِ چھِ اَستان گٔلی منٛز اَستان گٔلی منٛز آ بیٚیہِ اوسا تۄہہِ کینٛہہ ضروٗرت آ جوٗمَر تہِ چھِ ایویلیبٕل پرٮ۪تھ کُنہِ قٕسمُک جوٗمَر چھِ ایویلیبٕل تُہۍ وٕچھو پانہٕ کَمہِ قٕسمُک لَگہِ تۄہہِ تہٕ ٹھیٖک چھُ تُہۍ یی زیو دُکانَس پٮ۪ٹھ وٕنکٮ۪س یی وا بیٚیہِ ساتہٕ یی وا تہٕ وٕچھو پانَے پَتہٕ چلو بِہِو رۄبَس حوال